اگر أسۍ ہندوستان چہِ موسمٕچ کتھ کرو ییٚتہِ چھُ اُورآل آسان موٗنسوٗن موسم مگر ییٚتہِ چُھ ہر کُنہِ ایریا ہس منٛز ہر کُنہِ یتھ ضلعس منٛز ہر کُنہِ سِٹیٹس منٛز الگ الگ موسم تہِ اگر بہٕ پننہِ کٔشیٖرِ ہِنٛز کتھ کرٕ ییٚتہِ چھ آسان شیٚن رٮ۪تن حظ گرم شیٚن رٮ۪تن چُھ آسان ییٚتہِ ونٛدٕ یتھ چُھ شیٖن پیٚوان شیٚن رٮ۪تن یتھ چُھ پیٚوان ژورن پانٛژن رٮ۪تن شیٖن یتھ چُھ آسان ٹھنڈی ؤنڈی تِمن دۄہن واریاہ ییتہِ چھُ شیٖن پیٚوان ییٚتہِ چھُ ماینس گژھان ٹیٚمپریچر چُھ یتھ ماینس گژھان بہار یُتھُے چُھ یِوان اپریل مے جوٗن جولاے ییٚتہِ چُھ ٹیٚپریچر چُھ تھوڑا سا رایِز گژھان ترٕہ ڈِگری پانٛژترٕہ ڈِگری تاپھ چھ آسان اگر بہٕ وۄنۍ جعمِچ کتھ کرٕ جعمہِ حظ چھنہٕ تیوٗت شیٖن جعمہٕ چُھنہٕ شیٖن پیٚوان کیٚنٛہہ مگر تَتہِ چھِ آسان لگ بگ بَہن رٮ۪تن منٛز چھ ٲٹھن رٮ۪تن تَتہِ آسان أٹھن نَون رٮ۪تن اصل تیز گرم حظ یِہے پانٛژترٕہ ژَتجی ڈِگری باقین منٛز چھ آسان تھوڑا روٗد تہِ آسان مارچ اپریلس منٛز چھُ تھوڑا روٗد وود پیٚوان تھوڑا چھُ موسمس منٛز ٹٔھنڈی میلان اگر بہٕ باقین سِٹیٹن ہِنٛز کتھ کرٕ یتھ منٛز چھ راجستھان چھ اکھ سِٹیٹ یِوان یتھ منٛز پوٗرٕ ؤرۍ یس گرمی چھ آسان تیز تٔپِش گرمی چھ آسان اگر بہٕ دِلہِ ہِنٛز کتھ دِلہِ منٛز تہِ چھ موسم آسان یِمن دہن رٮ۪تن چھ آسان تیز گرم بیٚیہِ چھ اکھ زٕ رٮ۪تھ آسان جنؤریُک رٮ۪تھ فرؤریُک رٮ۪تھ اَتھ منٛز زیادٕ تر تۭر چھ تَتہِ آسان روٗد چھ تَتہِ آسان دُھند چھ آسان تَتہِ سڑکن کھوٚتمُت زیٛادٕ یہِ کٔنٛۍ واریاہن ہر کُنہِ سِٹیٹس چھ ییٚتہِ پنُن پنُن حساب مٲنتو یہِ کٕلایمیٹ الگ الگ آسان